پَنٕنۍ ریٚسِپی باقِیَن لُکَن تام واتنُک باپتھ چھَس بہٕ تِمَن پَنُن اِنٹروڈکشَن دِوان تہٕ تِمَن سۭتۍ پَنٕنہِ ریسیٖپی ہٕنٛز زانٛکٲری شِیر کٔرِتھ چھَس بہٕ تِمَن وَنان زِ کُس کُس اِنٛگریٖڈَنٛٹَس کوٚر مےٚ یوٗز تہٕ بیٚیہِ کیٛاہ کیٛاہ مصالہٕ نی مےٚ اَتھ منٛز تہٕ کۭتیِس ٹایِمَس منٛز بنوو مےٚ پَنُن ڈِش تہٕ چھَس بہٕ پَنُن ایکٕسپیٖرنَس تِمَن سۭتۍ شِیر کَران تہٕ تِہُنٛد ایکٕسپیٖرَنس تہِ چھَس پانَس انٛدر نِوان تہٕ پَنٕنِس فیٛوٗچرَس منٛز پتہٕ یوٗز کَران